السلام علیکم وعلیکم السلام ٹھیٖک چھُوا اہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک اہن حظ

اہن حظ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے یِیِو تُہۍ کٔرِو تُہۍ ییٚتہِ لِسٹ ییٚتہِ چھِ کاڈِنیٹَر تُہۍ کٔرِو تٔمِس سۭتۍ کَتھ سُہ وَنیو تۄہہِ سٲرٕے ڈِٹیل اہن حظ اے سی فینٕز سٲری چھِ اٮ۪ویلیبٕل

اہن حظ پوٚز چھُ ییٚتہِ چھِ سورُے اٮ۪ویلیبٕل تۄہہِ یہِ تہِ باسِوٕ ٹھیٖک ییٚتہِ چھِ رٮ۪فرِجریٹٲرٕز چھِ اے سی چھِ فینٕز چھِ یہِ تۄہہِ باسِوٕ سُہ چھِ ییٚتہِ اٮ۪ویلیبٕل بوتھ وٮ۪ج تہِ چھِ نان وٮ۪ج تہِ یہِ تُہۍ کٔرِو آڈَر تہِ میلہِ ییٚتہِ سورُے کیٚنٛہہ یہِ تۄہہِ باسِوٕ پانَس تۄہہِ چھُ ضوٚرتھ تہِ چھِ ییٚتہِ سورُے اٮ۪ویلیبٕل ییٚتہِ چھُ مینِو تُہۍ ہیٚکِو مینوَس پٮ۪ٹھ سورُے تہِ چَک کٔرِتھ اہن حظ ہَر کُنہِ روٗمَس ہَر کُنہِ روٗمَس چھِ اَٹیچ ییٚتہِ واشروٗم اہن حظ ڈَبٕل بٮ۪ڈ چھِ ییٚتہِ ہَر کُنہِ روٗمَس وٕچھِو اگر اَکُے یی نا أکِس خٲطرٕ تٔمِس چھِ دۄن ہُنٛد فی پٮ۪وان اگرَے زٕ یِن تِمَن چھِ الگ الگ فی پٮ۪وان نا تیوٗتاہ تہِ چھِنہٕ کیٚنٛہہ پانٛژھ ہَتھ چھِ أکِس اگرَے وۄنۍ دَپہِ نا کانٛہہ کُنی زٔنۍ بیٚہمہٕ بہٕ روٗمَس تٔمِس چھُ تیٚلہِ ساس تِکیٛازِ دۄن دَرٮ۪ن چھِ زٕ ساس آسان تَتہِ مطلب یہِ ساس چھِ آسان أکِس پانٛژھ ہَتھ بیٚیِس پانٛژھ ہَتھ اہن حظ اگر تُہۍ کُنی زٔنۍ چھُو تیٚلہِ چھُو تۄہہِ ساس اگرَے تُہۍ وۄنۍ مطلب بیٛاکھ تہِ دٔپِو تُہۍ بیٛاکھ تہِ اَنہون تیٚلہِ چھُو تۄہہِ پانٛژھ ہَتھ بیٚیِس چھِ پانٛژھ ہَتھ وٕنۍنکٮ۪س تہِ ٹُوَنٹی فور اِنٹُہ سٮ۪وَن چھِ ییٚتہِ آسان روٗم اٮ۪ویلیبٕل یہِ چھُ واریاہ بوٚڑ ہوٹَل ییٚتہِ چھِ روٗم اٮ۪ویلیبٕل نا نا پرٛابلِم چھَنہٕ کِہیٖنۍ اہن حظ بہٕ کَرہو توہہِ تٔمۍ سُنٛد نَمبر سٮ۪نٛڈ تُہۍ کٔرِو تٔمِس سۭتۍ کَتھ تہٕ سُہ وَنیو تۄہہِ سٲرٕے دِٹیلٕز بیٚیہِ تہِ اگر تۄہہِ کیٚنٛہہ ضوٚرَتھ آسِوُ نا تُہۍ کٔرِو تٔمِس سۭتۍ کَتھ یہِ تۄہہِ آسوٕ کیٚنٛہہ آسوٕ ضوٚرَتھ ووٚرَتھ تہٕ تُہۍ ہیٚکِو تٔمِس ؤنِتھ سُہ کَرِ تۄہہِ سورُے اٮ۪ویلیبٕل اہن حظ تَتہِ چھِ فیٖمیل کاڈنیٹٲرٕس چھِ نا تَتہِ تَتہِ چھِ چھُنہٕ مسلہٕ کیٚنٛہہ تُہۍ ہیٚکِو آرام سان تِمَن سۭتۍ ؤنِتھ کیٛاہ پرٛابلِم آسہِ کیٛاہ نہٕ آسہِ اہن حظ کیٚنٛہہ چھُنہٕ پرواے بہٕ کَرو تۄہہِ ییٚتھۍ نَمبَرس چھُوا تۄہہِ وَٹسیپ چَلان اہن حظ ٹھیٖک چھُ بہٕ کَرہو تۄہہِ ییٚتھۍ نَمبرَس تہِ اہن حظ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے اہن حظ السلام